اَگر بہٕ ییٚمہِ سوالٕچ کَتھ کرٕ تہٕ اَتھ چھُ نہٕ مےٚ تیُتھ جواب کیٚنہہ کیازِ کہِ اَسہِ خٲطر چھُ أسۍ چھِ مُسلمان تہٕ اَسہِ خٲطر چھُ اَسہِ چھُ یہِ پَتہ گۄڈٕنیتھٕے یہِ دِلَس منٛزن تہِ تہٕ یہِ بیٚیہِ چھُ اَسہِ یہِ مطلب یہِ چھُ پَتہ کہِ اَسہِ خٲطر چھُ اَکُوٚے دیٖن دُنیاہَس منٛزن یُس ساروی کھۄتہٕ خوٗبصوٗرت تہٕ یُس پَزے اکھ دیٖن چھُ سُہ گوٚو سُہ گوٚو اِسلام تہٕ اِسلامَس بغٲر چھُ نہٕ اَسہِ کُنہِ تہِ ریٚلِجنس باقین ماننان چھُ حالانٛکہِ اَلبتہ یہِ چھُ آسان چلو کَتھ ریٚلِجن چھُ عِزت چھُ پرٮ۪تھ کُنہِ کَرُن تہٕ اَلبتہ پَتہٕ گوٚو یہِ کہِ تِکیازِ اَگر أسۍ باقٕے مُسلمان وُچھو تیٚلہِ چھُ اَسہِ یہِ دِلَس منٛز تھاوُن کہِ نہ اَسہِ چھُ اکھ مطلب ساروی کھۄتہٕ یُس تھٔدِس مُقامَس پٮ۪ٹھ چھُ سُہ چھُ اِسلام یا یُس اَصٕلی دُنیاہَس منٛز چھُ سُہ چُھ صرف اِسلام تِکیازِ اَگر کٲنٛسہِ کانٛہہ تہِ رِیٚلِجن چلو بہٕ کرنہٕ مُسلمانن ہنٛز کَتھ بہٕ کرٕ ہِندُون ہنٛز کَتھ یا بہٕ کرٕ سِکھن ہنٛز کَتھ یا یِم تہِ مَزہب چھِ چلو أسۍ ہِندوستانٕچ کَتھ کرو یا کرِشچَنٹی چھُ یا والڑٕچ کَتھ کرو دُنیاہِچ کَتھ کرو خبر کۭتیہہ ریٚلِجن چھِ خبر کۭتیہہ مَزہب چھِ مَگر یُس اَسہِ یُس چلو اَگر أسۍ ہِندُو ہنٛز کَتھ کرو تِمن چھُ مَزہب ہِندوزِم مَگر تِمن تہِ آسہِ پَنٕنہِ جایہِ دِلَس منٛز یہِ کہِ سونُے مَزہب چھُ ساروی کھۄتہٕ بوٚڑ یِتھٕے کَنن چھُ مےٚ تہِ پَنٕنِس دِلس منٛز کہِ نہ ساروی کھۄتہٕ اَگر بہتر بوٚڑ مَزہب یا یُس ٲخر یُس ٲخری مَزہب چھُ یُس وٲقع اکھ مَزہب چھُ یُس اَسہِ فالو پَزِ کرُن سُہ چھُ صرِف تہٕ صرِف اِسلام تہٕ بہٕ ہیٚکہٕ نہٕ بیٚیہِ کُنہِ ریلِجنس یِتھ کَنن مطلب مےٚ چھُ نہٕ کانہے تہِ فیسِنیٹ کران کہِ ہُہُنٛد چھُ اَصٕل یِہُنٛد چھُ اَصٕل تِکیازِ مےٚ چھُ پَتہ صرف کہِ سونُے چھُ اکھ سُہ ریلِجن یُس اَصٕلی ریلِجن چھُ یُس اَصٕلی مَزہب چھُ یِتھ بارَس منٛز ہیٚکہٕ نہٕ بہٕ بیٚیہِ کِہینۍ تہِ ؤنِتھ دوٚیُم کَتھ یہِ کہِ باقین مَزہبن ہِندۍ تہوار یِم تہِ یِمن آسن چلو یِندُوزن یِم چھِ مےٚ پَتہ کیازِ سکوٗلو منٛز تہِ چھِ کیٚنٛہہ دوس روٗدمٕتۍ یِم ہِندُو سِکھ ٲسۍ یِمن چھِ یِوان تِم بیساکھی چھکھ یِوان ہولی چھکھ یِوان رنٛگو یِمے واریاہ واریاہ قسٕم چھِکھ یِوان رکشا بندن چھکھ یِوان تہٕ مَگر اکھ عزت چھُ اَسہِ دِوان تہٕ مَگر مَناوان چھِ نہٕ أسۍ زٕہنۍ تہِ کیازِ کہِ اَسہِ خٲطرٕ چھُ صرف مُسلمانن خٲطرٕ اَگر أسۍ واقی پَنٕنِس پانَس مُسلمان اسہِ چھُ تی کَرُن یہِ اَسہِ وون وَننہٕ چھُ آمُت اَسہِ خٲطرٕ چھُ ؤرۍ یس منٛز صرف زٕے مَزہب یِم مطلب تہوار یِوان مَزہبی تہوار سُہ گوٚوعیٖدٕ زٕ تہٕ بَس تٕمے عیٖدٕ زٕ چھِ أسۍ مَناوان ؤرۍ یس منٛز بیٚیہِ نہٕ کِہینۍ